کٲشِر زبان یَتھ وَنان چھِ أسۍ کشمیٖری لنٛگویج یہِ چھِ یِوان مٮ۪کزِمَم بولنہٕ یہِ ہَسا یہِ کشمیٖرَس منٛز زیادَے پَہم پرٛٮ۪تھ کُنہِ لِہٰذَس مںٛز پرٛٮ۪تھ کُنہِ اٮ۪نٛگلَس منٛز خاص کَر یہِ ٲسِن تجارت یہِ ٲسِن یہِ گَرِ فیملی یہِ منٛز کَتھ کَرٕنۍ یہِ ٲسِن سکوٗلَن منٛز کالجَن منٛز یُس زَنہٕ یہِ میٖڈیَم آف اِنَسٹرٛکشَن یَتھ وَنان چھِ أسۍ کٲشِر پٲٹھۍ مطلب کہِ کَتھ کَرنُک طریٖقہٕ کَتھ چھُ زیادٕ سُہ چھِ کشمیٖری زبانہِ یِوان استعمال کرنہٕ تِکیٛازِ یہِ چھِ مادری زبان اَتھ منٛز چھِ سَمج یِوان جلدی اگر أسۍ دُکاندارَس ونو مِثال کینٛہہ دُکاندار چھِ آسان اِلِٹرٛیٹ تِمَن ہٮ۪کو نہٕ أسۍ اُردوٗ پٲٹھۍ یا اِنٛگلِش پٲٹھۍ ؤنِتھ کِہیٖنۍ تِمَن چھِ پٮ۪وان کَشمیٖرِیَس منٛزٕے وَنُن کٲشِر زَبان پٲٹھی وَنُن کہِ اَسہِ دِ حظ ہُہ چیٖز مِثال اَسہِ دِ حظ بِسکیٖٹ ڈَبہٕ یا اَسہِ دِ حظ دَہن رۄپیَن دِ ہُہ تِمہٕ کیٛازِ اگر تٔمِس أسۍ بدل کانٛہہ لنٛگویج اِستعمال کرو سُہ ہیٚکہِ نہٕ سُہ اَنڈَرسٕٹینٛڈ سَمجِتھ کِہیٖنۍ نہٕ حظ تہٕ اسی لیے چھِ پرٛٮ۪تھ کُنہِ کارَس منٛز أسۍ سُہ ٹرٛیڈ ٲسِن کامٲرٕس ٲسِن تہٕ کَشمیٖری لنٛگویج چھِ یِوان مٮ۪کزِمَم بولنہٕ تِکیٛازِ اَتھ منٛز چھِ گَژھان سَہل آسا یہِ وَنُن تہِ تہٕ سَہل بوزُن تہِ تہٕ سَہل تَتھ پٮ۪ٹھ کأم کَرٕنۍ تہِ کیٛازِ وَنُن یُس یہِ وَنُن کٲنٛسہِ کانٛہہ کٲم وَنو سُہ جلدی سَمجان سُہ مےٚ کیٛاہ چھِ کَرُن اَگر أمِس کٲم وَنو بیٚیِس زَبٲنۍ منٛز تٔمِس گَژھِ واریاہ مُشکِل وَنُن تہٕ اِسی لیے یۄس زَن یہِ کٲشِر زَبان چھِ یہِ چھِ پرٛٮ۪تھ کُنہِ اٮ۪نٛگلہٕ پرٛٮ۪تھ کُنہِ لِہٰذَس منٛز پرٛٮ۪تھ کُنہِ حِسابَس منٛز چھُ یِوان کَرنہٕ خاص کَر کَشمیٖری زَبانٕے اِستعمال مےٚ ووٚنُو تۄہہِ اَمہِ برٛونٛٹھ تہِ یہِ أسۍ چھِنہٕ بَس ڈرٛیوَر یہِ ٲسِن کالیج لٮ۪کچِرَر یہِ ٲسِن اِوٕن ڈاکٹر ہَسپٕتالَس منٛز سُہ تہِ چھِ کَران یہِ ہَسا یہِ پیشنٛٹَس سۭتۍ کَشمیٖری پٲٹھی کَتھ کیٛاہ حظ دٔلیٖل کیٛاہ حظ پرٛابلِم چھِ کَرٕ پٮ۪ٹھٕ ووت میٛادَس دَگ کَرٕ پٮ۪ٹھ ووت کَلَس دود سورُے چھِ یِوان کَرنہٕ کَشمیٖری زَبانہِ پٲٹھی تِکیٛازِ سٲرٕے پاپٕلیشَن چھَنہٕ آسان پٔڑِیِن کینٛہہ پوٚرمُت چھُنہٕ ساروٕے کینٛہہ وۄنۍ یِمو پوٚرمُت تہِ چھِ تِم تہِ چھِ کَران یہِ ہَسا یہِ کَشمیٖری پٲٹھی کَشمیٖری زَبٲنۍ منٛزٕے یہِ ہَسا یہِ کَتھ دُکانَس پٮ۪ٹھ پرٛٮ۪تھ کُنہِ دَفتَرَس منٛز کَمپٔنِیَن منٛز بازٕرَس منٛز یِمَن گہ گَرِ بٲژَن سۭتۍ بَچَن سۭتۍ تہٕ پرٛٮ۪تھ کانٛہہ کٲم ہَسا چھِ گَژھان کٲشِر پأٹھی زیادٕ